چوٗنٛکہِ اوور آل سانہِ کٔشیٖرِ منٛز چھِ واریاہ کم کارخان انڈسٹریلیزیشن چھِ ییٚتہِ واریاہ کم تہٕ باقیَن ڈسٹرکن منٛز چھُنہٕ مےٚ ونُن کینٛہہ چوٗنٛکہِ مےٚ چھِ ییٚتھٮ۪ن اننت ناگٕچ ذکِر کرٕنۍ اننت ناگس منٛز چھُنہٕ تیوٗت اٮ۪کٕس پوجر کینٛہہ کہِ یِم زن ینٛگ مطلب یوٗتھ چھِ ییٚتہِ تِم کرن کانٛہہ بِزنِس اتھ رلیٹڈ سٹاٹ تِکیٛازِ ییٚلہِ نہٕ انڈسٹریل انڈسٹری سٮ۪کٹرٕے ییٚلہِ نہٕ چھُ تمہِ کِنۍ چھِ واریاہ پرابلم گژھان ییٚتہِ کٮ۪ن یوٗتھن اگر ییٚتہِ انڈسٹریل سٮ۪کٹر آسہِ ہا لُکھ ہٮ۪کہِ ہان مطلب یِم زن ییٚتیُک ینٛگ پیٖپٕل چھِ تِم بنہِ ہن اٮ۪نٹرپرینر تہٕ کینٛہہ نتہِ کیںٛہہ کرٕہن سٹاٹ دٔیِم چیٖز یُس مےٚ ونُن چھُ اتھ مُتلِق کہِ اٮ۪جوکیشنس مُتلق تہِ چھِنہٕ ییٚتہِ تیوٗت اٮ۪کٕس پوجر چھُنہٕ کینٛہہ تیوٗت کم اٮ۪کٕس پوجر تہِ چھُنہٕ کینٛہہ تہٕ تیوٗتاہ مطلب اٮ۪کٕسٹریٖم اٮ۪کٕس پوجر تہِ چھُنہٕ کینٛہہ ریسینٛٹلی مطلب یُس زن یوٗ پی اٮ۪س سی رسو ہُک رزلٹہٕ اوس تتھ چھُ ٹاپ کوٚرمُت اتھر آمرن سُہ چھُ اننت ناگ پٮ۪ٹھ یُس زن آز چھ ریٖسنٛٹ یُس زن آز دراو ٹوٗ تھوزنٛڈ ٹونٛٹی تھری یُک مطلب یُس زن راتھ درٛاو رِزلٹ تتھ منٛز تہِ کٔر سٔتِم رینٛک یۄس زن چھِ سۄ چھِ اننت ناگ ڈسٹرکس گوٚو امیُک مطلب چھُ کہِ تیوٗت پتھ چھِنہٕ یِم اٮ۪جوکیشن لحاظ کینٛہہ البتہ چوٗنٛکہِ گام تہِ چھِ ییٚتہِ واریاہ یِم زن مطلب روٗرل ایریاز چھِ تِمن چھِ تھوڑا پرابلِم مگر گومینٹ چھُ ؤنکیٚن بڑٕ زور دِوان اٮ۪جوکیشنس پٮ۪ٹھ یِم زن بالٲیی علاقعہٕ چھِ تتہِ تہِ ترٛٲیِکھ سکوٗل یِم زن مطلب پتھ کھورِ علاقعہٕ چھِ تتہِ تہِ ترٛٲیِکھ سکوٗل ٹیٖچر کٔرِکھ اٮ۪پوینٛٹس تاکہِ زیادٕ سے زیادٕ اٮ۪جوکیشن واتہِ تمام لُکن نِش یِم زن بیکوٲڈ کلاس تہِ اوس تِمن نِش تہِ پتہٕ گٔیہِ کتھ سپوسٹٕچ سپوٹس چوٗنٛکہِ ییٚتہِ چھِ گومینٹ لینٛد واریاہ سرکارُک زٔمیٖن چھُ واریاہ یتھ زن لُکو چھُ قبضہٕ کوٚرمُت یتھ زن کٲشرِس منٛز ونان چھِ گاسہٕ چرٲے تہٕ امہِ موٗجوٗب چھُ مےٚ باسان واریہن گامن منٛز سٹی منٛز چھِنہٕ مطلب ٹاونس منٛز یُس زن مین اننت ناگ ٹاوُن چھُ تتہِ چھِ گراوُنٛڈ چھُ تتہِ مگر تیٖژہ تہِ اٮ۪ویلبلٹی چھِنہٕ کیںٛہہ واریاہ چھُ پٮ۪وان ٹروٕل کرُن لڑکن مطلب اکہِ جایہِ پٮ۪ٹھ واریاہ بیٚیِس جایہِ پٮ۪ون پکُن سو دیٹ تِم ہٮ۪کٮ۪ن تتٮ۪ن گِنٛدِتھ تہٕ گامن منٛز چھِ اکھ میجر پرابلِم یہٕے ییٚتہِ کوٚڈ وۄنۍ کینٛژن علاقعن منٛز کٔڈ گورمینٹن زٔمیٖن مگر کیںٛژن منٛز چھِنہٕ ریڈی لٔکھ ترٛاونہٕ خٲطرٕ گورمینٹ لینٛڈ کینٛہہ بہٕ ونہٕ پنٕنۍ کتھ ییٚتہِ أسۍ بسان چھِ یہِ چھُ واریاہ اکھ بوٚڈ اکھ گام اکھ یتھ چھُ ناو کھرم درگاہ ییٚتہِ چھِ آل موسٹہٕ تھٹی تھوزَنڈ تٕرٕہ ساس چھِ ییٚتہِ پاپولیشن مگر گراونٛد چھِ ییٚتہِ اکوے سٲن سون یُس زن محلہٕ چھُ اسہِ چھُ پٮ۪وان عیٖدگاہس منٛز گِنٛدُن عیٖدگاہس منٛز گِنٛدنہٕ پتہٕ چھ اسہِ پٮ۪وان تتہِ چھُ گراڑ اکھ یپٲرۍ ییٚتہِ زن پرٛٮ۪تھ دۄہ چھُ لگ بگ لگ بگ زٕ زٕ ترٛےٚ ترٛےٚ بالہٕ راوان اٮ۪ویلبلٹی چھنہٕ گراونڈٕچ کینٛہہ اٮ۪ویلبلٹی چھنہٕ گراونڈٕچ کیںٛہہ اگر وۄنۍ أسۍ بیٚیِس مطلب بیٚیِس محلس منٛز چھُ گراونٛڈ تور تانۍ چھُ ٹروٕل پٮ۪وان کرُن پتہٕ تتہِ پٮ۪ٹھ واپس یُن تہٕ مگر یہِ چوٗنٛکہِ اگر بہٕ یِتھ کٔنۍ کرٕ ذکِر کہِ زٔمیٖن چھُ سٲنِس محلس منٛز واریاہ زیادٕ یُس زن لُکو چھُ تھوٚومُت بنٛد اگر سُہ موقعہٕ میلہِ ہا مطلب گورمینٹ کڑِہا تتھ تیٚلہِ میلہِ ہا اسہِ تہِ گرونٛڈ امہِ کِنۍ چھِ یِم پرابلمٕز چھِ فیس یِوان کرنہٕ